أسۍ یُس یہِ نوو دور چھِ وٕچھان یہِ چھُ پوٗرٕ ڈِپیٚنٛڈ کتھ ٹیکنالوجی پٮ۪ٹھ تِکیازِ یہِ چھُ وقتٕچ ضروٗرَت یَتھ برونٛٹھ اوس اَسہِ ٹایمہٕ واد لگان سُہ ژھُن ٹیکنالوجی چھِ سۄ أکِس مہ أکِس سیکِنٛڈس منٛز کران اَگر أسۍ پرٲنہِ جما پرانہِ زَمانٕچ کَتھ کَرو ٹرانسپوٹٕچ مُتلِق اَگر أسۍ ٹِکٹ ٹِکٹن ہٕنٛز کَتھ کَرو اَگر أسۍ ٹرین ٹِکٹن ہٕنٛز کَتھ کَرو ییٚتھَس اَسہِ اوس پیوان گۄڈٕ زٕ رٮ۪تھ ترٛےٚ رٮ۪تھ برۄنٛٹھ ٹین ٹرین ٹِکٹ کَڑنہِ گژھُن بیٚیہِ اوس پیوان لگ بگ ترٕٛہ کِلومیٖٹر ژَتجِہہ کِلو میٖٹر دوٗر اَگر گامَس منٛز آسہِ ہا بَسان تٔمِس سُہ ڈِسٹرک لیولہِ تام پیوان واتُن ڈسٹرک لیولہِ پٮ۪ٹھ اوس آسان اَمیُک دَفتر تَتہِ ٲسس یِم ٹرین ٹِکٹ ہٮ۪کان حٲصِل کٔرِتھ اکھ اوٚس تَمہِ سۭتۍ سوٚن ٹایم گژھان زایہِ بیٚیہِ اوس سوٚن پۄنٛسہٕ گژھان زایہِ بیٚیہِ اوس واریاہ ٹایم برۄنٛٹھ پیوان اَسہِ پیوان یہِ بُک کَرٕنۍ ادٕ ٲسۍ سۄ وارٕ وارٕ کَنفٔرٕم گژھان تَمہِ پَتہٕ اَگرے وٕچھو ہوٹل بُکِنٛگ منٛز ہوٹل بُکِنٛگس منٛز تہِ ٲسۍ آسان برابلِمٕے یُس یُس اِنسان اوس ہوٹلَس پٮ۪ٹھ واتان اَتہِ اوس وَنان ہوٹل وول سورُے روم چھِ سٲری بُک ییٚتہِ چھنہٕ ایکامڈیشنٕچ جاے کِہینۍ تُہۍ ہٮ۪کِو تُہۍ گٔژھو بدل ہوٹلَس پٮ۪ٹھ تَتہِ تہِ اوس سیم پروسیجر آسان یی تَتہِ تہِ اوس آسان یی گژھان یِٹھٕے پٲٹھۍ اوس یہِ واریاہ ٹایم اَتھ منٛز تہِ واریاہ ٹایم گژھان زایہِ أکِس أکِس جایہِ پھیرنَس پٮ۪ٹھ بیٚیِس جایہِ پھیرنَس تام اِنسان اوس آلریڈی تھوٚکمُت آسان تٔمۍ اوس آسان واریاہ ٹریٚوٕل کوٚرمُت پَتہٕ اَگر نہٕ آسہِ ہا اتتھس یِتھ پٲٹھۍ چھُ ؤنٛکیٚس آن لاینٕکۍ ذٔریعہ تَمہِ سۭتۍ تہِ آیۍ واریاہ سہوٗلیت اَگر أسۍ ٹرین ٹِکٹن ہنٛز کَتھ کَرو بیٚیہِ ٹرین ٹِکٹن منٛز چھُ ونٛکیٚس معموٗلی گرِ بِہتھ اِنسان نَفر ڈاٹا ییٚلہٕ ترٲیِتھ فَلٲنہِ ٹرینہِ کَر چھُ ٹایم کٲژَھ چھِ ویکنسیز اتھ منٛز کَتھ اے کلاسس منٛز چھِ بی کَلاسَس منٛز چھِ یا کَتھ منٛز چھےٚ اَمیِچ ویکنسی بہٕ کَرٕ پَننہِ مرضی مُطٲبِق فِل یِتھٕے پٲٹھۍ چھِ ہوٹلَس منٛز فَلٲنی ہوٹل تھاوٕ بہٕ گرِ بِہتھٕے بُک کٔرِتھ فَلٲنی ڈیٹس پٮ۪ٹھ چھُ مےٚ یور واتُن تَتہِ آسہِ مےٚ آلریڈی روم مےٚ گژھِ نہٕ کٕہنۍ پرابلِم ایٚکامڈیشن آسہِ مےٚ پوٗرٕ پٲٹھۍ ٹینشن بغٲر ہوٹلَس منٛز اَگر وُچھو ہوٹل آسہِ آلریڈی بُک گوٚومُت پَلیٹ فارم نَمبر اَگر أسۍ ؤنٛکیٚس وُچھو پَلیٹ فارَم نَمبر پَلیٹ فارم نمبر تہِ ہیکو أسۍ ؤنٛکیٚس پَننہِ بِہتھ وتہِ پَکان پَکان بِہتھ کَتتھس چھُ کیاہ چھُ کوٚت ووت کیاہ نہٕ گوٚو لوکیشن کَتہِ چھِ ؤنٛکیٚس بسہِ کوٗتاہ اَگر ٹراگرأسۍ سَپوز کُنہِ جایہِ آسہِ گژھُن ؤنٛکیٚس چھِ أسۍ سُہ گُوگٔل میپ کہِ ذٔریعہ أسۍ سیود وُچھان أسۍ کَتتھس چھِ اَسہِ کَتھ جایہِ تام چھُ واتُن تَتھ جایہِ تام کوٗتاہ ٹایم لگہِ یا گٲڑ کَمہِ سُپیٖڈِ سان چھِ پَکان أسۍ چھِ ہٮ۪کان پانے یہِ کلکُلیٹ کٔرِتھ پانے ہٮ۪کان ؤنِتھ اس لیے وَنو یی پوٗرٕ ٹیکنالوجی کوٚر ؤنٛکیٚس یہِ چھِ وقتٕچ ضروٗرت ٹیکنالوجی ہُنٛد پورٕ اَثر ؤنٛکیٚس ٹیکنالوجی چھِ بے سارنی چیٖزَن ہنز موج چھِ ؤنٛکیس یِہوے ٹیکنالوجی یۄس أکِس اِنسانَس آ آرام چھِ فراہم کران مدد چھِ فراہم کران کُنہِ سختی کُنہَِ سختی نہٕ کیٚنٛہہ پۄنٛسہٕ بَچاوان ٹایم بَچاوان ٹینشن فری تھاوان سۄرُے کیٚنٛہہ ڈِپیٚنٛڈ آن اَتھ ٹیکنالوجی پٮ۪ٹھ